السلامُ علیکُم سٮ۪کنٛڈ پرٛوٚڈَکٹ ٲس اَسہِ گَرَس منٛز پرٛابلِم لایِٹ ٲس نہٕ اَسہِ کِہیٖنۍ نہٕ اوس اَسہِ نہٕ اوس اَسہِ فِرٛچ گَرَس منٛز نہٕ اوس اَسہِ پَلوَن خٲطرٕ لاکَر گَرَس منٛز بَس سُچویشَن ٲس واریاہ زیادٕ خراب بَس پَتہٕ کٔر مےٚ کٲم کٔرٕم محنت وار وار وار وارٕ کٔرٕم کٲم وار وار وار وار زِیٖنِم پونٛسہٕ کٔرِم جَمع پونٛسہٕ تہٕ گوٚوُس بہٕ گۄڈٕ اِنوٲٹَر اَننہِ کیٛازِ لایٹ چھِ آسہٕ زبردس پرٛابلِم اَسہِ اوس نہٕ یِوان گَرِ پَرنہٕ کِہیٖنۍ اَسہِ اوس اَنٛدَر بہر پٮ۪وان اَنٛدَر اَژُن یِوان اوس نہٕ ٹایِم کِہیٖنۍ اَتھۍ تہِ اوس نہٕ یِوان کِہیٖنۍ پرٛابلِم ٲس گژھان پرنہٕ وِز تہِ ٲس گژھان پرٛابلِم بَتہٕ کھٮ۪نہٕ وِز تہِ ٲس گژھان لایٹہِ وِز پرٛابلِم تہٕ بَس پَتہٕ کٔر مےٚ کٲم گوٚوُس اِنوٲٹَر اَننہِ تُجِم گٲڑۍ سۭتۍ تٔمِس پیٚیَم کِراے دِنۍ تہٕ گوٚوُس اِنوٲٹَر اَننہِ سُمبل تہٕ تٔمِس ہیوٚتُم قٕسطس پٮ۪ٹھ اِنوٲٹَر تٔمِس دِتِم أڑۍ پونٛسہٕ ہیٚتمَس قٕسطس پٮ۪ٹھ تُلمَس اِنوٲٹَر تہٕ بَس اوٚن مےٚ تورٕ اِنوٲٹَر تَتھ لوٚگ رۄپیہِ ساس کِراے گاڑِ وٲلۍ ہیوٚت رۄپیہِ ساس کِراے بَس اوٚنُم اِنوٲٹَر بَس لوگ اَسہِ اِنوٲٹَر بَس آیہِ پَتہٕ اَسہِ اَصٕل پٲٹھۍ لایِٹ پاوَر اوس نہٕ اَسہِ خاص روزان کِہیٖنۍ تِکیٛازِ اَسہِ ٲس زبردس لایِٹِہ وِزِ پرٛابلِم گژھان تہٕ بَس ییٚلہِ اسہِ اِنوٲٹَر لوگ بَس آیہِ لایِٹ اَصٕل پٲٹھۍ سٲرۍسٕے آے لایِت نٮ۪بٕرۍ تہِ آے لایِٹ ٲسۍ یِوان أنٛدٕرۍ تہِ ٲسۍ لایِٹ آرام سان أسۍ ٲسۍ پَتہٕ بیٚہوان وۄتھان نیران آرام سان بَس ٲسۍ کھٮ۪وان بَتہٕ آرام سان کانٛہہ پرٛابلِم ٲسۍ نہٕ گژھان پران تہِ ٲسۍ آرام سان اَصٕل پٲٹھۍ بَس اوسُس بہٕ کران محنت تہِ گژھان اوسُس کامہِ صُبحٲے شامَس اوسُس کران کٲم کران اوسُس پونٛسہٕ جَمع بَس لاگان اوسُس أڑۍ گَرَس تہٕ اوٚڑ اوسُس ترٛاوان اِنوٲٹَر وٲلِس قٕسطس بَس یِتھَے پٲٹھۍ اوسُس بہٕ دۄہَے نیران صُبحٲے شامَس کران کٲم صُبحٲے شامَس کران کٲم زینان پونٛسہٕ کران جَمع أڑۍ لاگان گَرَس تہٕ أڑۍ دِوان اِنوٲٹَر وٲلِس قٕسطٕ لایِٹہٕ کِنۍ ییٚلہِ اَسہِ یہِ لایِٹ لٲج آو اَسہِ واریاہ سہوٗلِیَت آیہِ اَسہِ اَمۍ سۭتۍ آرام کوٚر اَسہِ بَتہٕ کھٮ۪ن وِزِ اوس آرام یِوان پَرنہٕ وِزِ اوس یِوان آرام لایِٹ ٲس پٮ۪وان اَصٕل پٲٹھۍ نٮ۪بَر ٲسۍ اَژان انٛدَر ٲسۍ اَژان لایِٹ ٲس اَصٕل اَتھِ اوس یِوان اَصٕل پٲٹھۍ اوس یِوان بوزنہٕ ہُتھ پٲٹھۍ ٲس اَسہِ نَتہٕ پرٛابلِم واریاہ زیادٕ یُتھُے اَسہِ لایِٹ ٲسۍ نہٕ کِہیٖنۍ اَسہِ اوس نہٕ پاوَر روزان خاص کِہیٖنۍ اَتھِ اوس اَسہِ اوس نہٕ اَتھِ یِوان ٲسۍ أسۍ ہٮ۪کان پٔرِتھ گَرِ تہٕ نہ ٲسۍ أسۍ ہٮ۪کان سیوٚد کھٮ۪ن کھٮ۪ن چٮ۪تھ کھےٚ ژیٖرۍ لایِٹہِ وِزِ ٲس گژھان پرٛابلِم اَسہِ ٲس نہٕ لایِٹ خاص کِہیٖنۍ تہٕ بیٚیہِ ٲسۍ اَسہِ پرٛابلِم گژھان آب اوس نہٕ اَسہِ گرمان کِہیٖنۍ پَتہٕ أنۍ اَسہِ یِم کوٗلَر تہٕ أنۍ بَس کٔر اَسہِ کٲم بَس لاگنٲے اَسہِ یِم تِم کوٗلَر ووٗلَر کہِ بَس أتی اوس آب تہٕ گرمان اَصٕل پٲٹھۍ اَصٕل پٲٹھۍ اوس ہٮ۪کان بُتھ تہِ چھٔلِتھ سرٛان تہِ کٔرِتھ اَصٕل پٲٹھۍ یِتھَے پٲٹھی کٔر اَسہِ محنت وار وار وار وارٕ کٔر محنت یِتھَے پٲٹھۍ اَصٕل پٲٹھۍ تہٕ بَس اوس اَسہِ فِرٛچ پَتہٕ اَنُن بَس کٔر کٲم زینان زینان پونٛسہٕ کٔر محنت کران ٲسۍ پونٛسہٕ جَمع تہٕ زیٖنۍ پونٛسہٕ اوٚنُم فِرٛچ تہٕ پَتہٕ کٔرٕم وار وار وار وارٕ کٔرٕم محنت کٔرٕم کٲم وار وار تہٕ زیٖنۍ پونٛسہٕ اوٚن فِرٛچ اوٚن ییٚتہِ فرٛچ قٕسطس پٮ۪ٹھ تہٕ بَس پَتہٕ اوسُس بہٕ کران کٲم وارٕ وارٕ وار وارٕ اوسُس بہٕ کران کٲم وار وارٕ اوسُس بہٕ کران محنت اَصٕل پٲٹھۍ اوسُس کران محنت تہٕ بران اوسُس پونٛسہٕ أڑۍ اوس لاگان گَرَس أڑۍ اوسُس دِوان اِنوٲٹَر وٲلِس أڑۍ اوسُس دِوان فِرٛچ وٲلِس یِتھَے پٲٹھۍ اوسُس بہٕ صُبُح شام کران کٲم صُبُح شام اوسُس بہٕ کران کٲم زینان اوسُس پونٛسہ أڑۍ اوسُس لاگان گَرَس اَنان چیٖز أڑۍ اوسُس دِوان قٕسطٕ والٮ۪ن اِنوٲٹَر وٲلِس أڑۍ اوسُس دِوان فِرٛچ وٲلِس بَس بیٚیہِ ٲسۍ کَرٕنۍ کٲم بیٚیہِ ٲس گَرَس منٛز پَلَو چھلنَس ٲس گژھان پرٛابلِم پَلَو چھلنہٕ وِزِ ٲس دِقت گژھان بَس پیٚیہِ کَرٕنۍ کٲم گوٚوُس بہٕ سریٖنگَر تُج مےٚ گٲڑۍ سۭتۍ أنِم واشِنٛگ مِشیٖن پیٚیَم تٔمِس تہِ پونٛسہٕ دِنۍ اَکی ساتہٕ بَس ییٚلہِ محنت ٲس کٔرمٕژ کٔہ تھٲے پونٛسہٕ جَمع واشِنٛگ مِشیٖن خٲطرٕ بَس أنۍ کھوٚتُس بہٕ شَہر تُجِم گٲڑۍ سۭتۍ ہیٚژٕم واشِنٛگ مِشیٖن تہٕ بَس وٲج مےٚ سُہ بَس پَتہٕ ٲسۍ تَتھ منٛز تہٕ آرام کران مطلب چھلان ٲسۍ پَلو ٲسۍ تَتھ منٛز چھلان آرام سان سُچ ٲس دِوان یَتھ اوس پانَے چھلان پَلو اوس تیٚمۍ نِش تہِ سہوٗلیَت یِوان لایِٹہِ نِش تہِ آے پَتہٕ سہوٗلیَت لایِٹ ٲس اَصٕل پٲٹھۍ یِوان کَمرَن پَران تہٕ ٲسۍ آرام سان کھٮ۪وان چٮ۪وان ٲسۍ آرام سان نٮ۪بَر نیران اَندَر ٲسۍ آرام سان اَژان بیٚیہِ ٲس فِرٛچِچ پرٛابلِم تہِ سیُن تہٕ اوس سیُن اوس گژھان خراب دَرٕنۍ اوس نہٕ سیُن اوس مُشُک اوس پھیران فِرٛچ ییٚلہِ اوٚن تَتھ منٛز ٲسۍ سورُے کیٚنہہ تھاوان ماز ٲسۍ تھاوان تتھ منٛز سیُن ٲسۍ تھاوان تتھ منٛز اَصٕل پٲٹھۍ ٲسۍ تھاوان تتھ منٛز ٹٮ۪نشَن روٚستٕے بَس بَس گٔے کٲم بَس پَتہٕ أنۍ واشِنٛگ مِشیٖن تہٕ تَن تَمۍ سۭتۍ تہِ کوٚر آرام اَصٕل پٲٹھۍ تَمۍ سۭتۍ آے سہوٗلیَت اَصٕل پٲٹھۍ ٹٮ۪نشَن روٚستٕے بیٚیہِ ٲس پرٛابلِم پَلوَن ہٕنٛز ٲسۍ پَلو ٲسۍ نہٕ ٹھیٖک پٲٹھۍ روزان کِہیٖنۍ بَس کٔر وار وار وار وارٕ اصٕل پٲٹھۍ محنت أنۍ ٹرنٛک أنۍ لاکَر اوٚن زیٖنۍ وار وار وار وارٕ پونٛسہٕ اوسُس کران محنت صُبُح شامَس اوسُس نیران کامہِ أتی اوسُس پونٛسہٕ کران پیٖنٛتہِ پیٖنٛتہِ جَمع صُبُح شامَس اوسُس نیران کامہِ أتی اوسُس پونٛسہٕ کران جَمع پیٖنٛتہِ پیٖنتہِ اوسُس کران جَمع بَس أنِم لاکَر تہٕ اوٚنُم بَس أنِم ٹرنٛک تہٕ بَس اوسُس تھاوان پَتہٕ ٹرنٛکَس منٛز ٲسۍ تھاوان پَتہٕ پَلو تہہ کٔرِتھ بیٚیہِ ٲسۍ لَاکرَس منٛز تھاوان پَلو تہہ تھاوان کٔرِتھ پریشٲنی روٚستٕے أتی ٲس پَلَو تہٕ روزان پَتہٕ نظرِ تَل کُس کیٛاہ کَتٮ۪تھ چھِ آرام سان ییٚلہِ تہہ کٔرِتھ تھٲے ٹٮ۪نشَن روٚستٕے بَس بَس تَتہِ پٮ۪ٹھ یِم پرٛوڈَکٹ أنۍ بَس یِمو سۭتۍ آیہِ پَتہٕ سہوٗلیَت لایِٹ تہٕ ٲس آرام سان پران ٲسۍ کھٮ۪وان چٮ۪وان ٲسۍ آرام سان فِرٛچ اوس تتھ منٛز ٲسۍ سیُن تھاوان اَصٕل پٲٹھۍ اوس روزان سیُن ویُن اَصٕل پٲٹھۍ ٹٮ۪نشَن روٚستٕے ترٛیش ٲسۍ ہٮ۪کان تتھ منٛز تھٲیِتھ اَصٕل پٲٹھۍ واشِنٛگ مِشیٖن أنۍ تتھ منٛز ٲسۍ تھاوان پَلو ٲسۍ چھلان تتھ منٛز آرام سان ٹٮ۪نشَن روٚستٕے سُچ ٲسۍ دَباوان تَمۍ سۭتۍ ٲسۍ سہوٗلیَت یِوان تتھ منٛز ٲسۍ پَلو چھلان پَلوَن خٲطرٕ أنۍ چیٖز ٹرنٛک ونٛک اَتھ منٛز ٲسۍ تھاوان تہہ کٔرِتھ پَلَو آرام سان لاکَر اوٚن اَتھ منٛز ٲسۍ تھاوان پَلَو آرام سان پَتہٕ اوس پَے آسان کُس کیٛاہ پَلَو کَتٮ۪تھ چھِ یِتھَے پٲٹھۍ وار وارٕ وار وارٕ کٔرٕم محنت زینِم پونٛسہٕ کٔرِم جَمع بَس اوسُس دِوان قٕسطن پٮ۪ٹھ أنِم چیٖز پرٛوڈَکٹ یِمَن اوسُس دِوان یِم پونٛسہٕ قرض اوس کھوٚتمُت أتی اوسُس والان وار وارٕ نَکھ اوٚڑ اوسُس لاگان گَرَس یِتھَے پٲٹھی یِتھَے پٲٹھۍ اوسُس بہٕ کران محنت نیران صُبُح شامَس کران کٲم زینان پونٛسہٕ کیٚنہہ تھاوان جَمع کٔرِتھ تہٕ اوٚڑ دِوان یِمَن قٕسطٕ بران اوٚڑ اوٚڑ دِوان گَرَس لاگان گَرَس اوٚڑ أسۍ چیٖز ٲسۍ پٮ۪وان کھٮ۪ن اوس پٮ۪وان اَنُن سیُن اوس پٮ۪وان اَنُن توٚمُل اوس پٮ۪وان اَنُن واریاہ کیٚنہہ سَبزی ٲس پٮ۪وان اَنٕنۍ تِکیٛازِ واریاہ خرچہِ ٲس سُچویشَن ٲس واریاہ زیادٕ خراب تِکیٛازِ وُتران ٲسۍ نہٕ کِہیٖنۍ تہِ تِکیٛازِ اوس بہٕ اوسُس کران صُبُح شامَس کٲم کَنٹِنیوٗ اوسُس زینان پونٛسہٕ اول تہٕ اوس پٮ۪وان اوٚڑ بَرُن اوٚ اوٚڑ اوس پٮ۪وان گَرَس لاگُن شُرۍ ٲسۍ گَرَس منٛز تِمَن ٲسۍ لَگان خرچہِ مول موج اوس تِمَن ٲس پٮ۪وان خرچی لَگان شُرٮ۪ن ٲس لَگان پَلَو ٲسۍ نہٕ پٮ۪وان اَنٕنۍ تِمَن فیٖس اوس تِمَن پٮ۪وان بَرُن کِتابہٕ ٲسۍ پٮ۪وان تِمَن اَننہِ وَردی ٲس تِمَن پٮ۪وان اَنٕنۍ أتی ٲسۍ پٮ۪وان صُبُح شامَس پٮ۪وان کٲم کَرٕنۍ محنت کَرٕنۍ تِکیٛازِ ٲس واریاہ زیادٕ ٲس سُچٕویشَن خراب زبردس